یِتھ کٔنۍ مے چھُ باسان گورمٮ۪نٛنٹس چِھ کَرٕنۍ سپینل مٔنی سوپوٹسس منز خٲطر تہِ کیٛاز ساروی کھوتہٕ بوٚڈ کاز یۄس آز انڈیاہس منز چلان سُہ ڈرٛگٕس اگر گورمٮ۪نٛٹ کَرِ سٕپٮ۪نٛڈ سپوٹسَس منٛز شُر روزن لُکھ روزن اَتھ کُن تھوڑا أتھۍ کُن روزن تِم زیادٕ تَر گِنٛدنہٕ خٲطرٕ ڈرٛگٕس وَگٕس کُن گژھن نہٕ کینٛہہ اگر مےٚ دپن یہِ ژٕ ہسا چھے سپوٹٕس اِنڈیاہس منز کَرُن اِمپرٛوٗ ژٕ کیٛاہ کرکھ گۄڈتٮ۪ھٕے کٲم چھِ یۄس مےٚ پانَس چھِ باسان پرابلم مطلب پنٛنِس گامس منٛز اَسہِ اوس نہٕ سٹیڈیم ٹوٹل کِہیٖنۍ گۄڈنٮ۪تھ چھُس بہٕ یژھان مطلب أسۍ چھِنہٕ نیران چکرس وکرس مگر أسۍ دپان چھِ یہِ انسان گِنٛدہو کالچن مگر سُہ چھِنہٕ کانٛہہ چیزٕے اگر مےٚ یہِ اپارچُنٹی یہِ مطلب ژٕ کر گورمٮ۪نٛٹَس مطلب ژےٚ چھی سپوٹٕس انڈیاہس منٛز اِمپرٛوٗ کَرُن تہٕ منز سپورٹس چھا مطلب اَتہِ سپورٹٕس گرٛاوُنٛڈ چھا گِنٛدنہٕ خٲطرٕ تہٕ بہٕ کَرٕ یِم سپورٹٕس گرٛاوُنٛڈ بناو بہٕ